بہٕ چھُس زامُت پٕنٛژٕہ ڈیسمبر کُنوُہ شیٚتھ تہٕ شُنَمتس منٛز یتھ بڈگامہِ ڈِسٹِرکَس کِس أکِس لۄکٹِس گامَس منٛز یتھ ونان چھِ گُوجرَا جاگیٖر مےٚ چھُ کوٚرمُت پَنُن ٹؠنتھ کٕلاس پاس دہ ڈیسمبر زٕ ساس تہٕ ژۄدہَس منٛز تہٕ الیوَنتھٕ چھُم کوٚرمُت پاس زٕ ساس تہٕ پنٛداہ ؤریَس منٛز پَنُن بَہِم تٲریٖخ یعنے کہِ بَہِم کلاس ٹُوَیٚلتھٕ چھُم کوٚرمُت پاس زٕ ساس تہٕ شُراہَس منٛز تمہِ پَتَن کوٚرُم اَکھ ڈگری بیچلٲرٕس آف کَمپیوٗٹر ایٚپلِکیشنٕز یَتھ وَنان چھِ بی سی اے سہُ کوٚرُم زٕ ساس تہٕ وُہَس منٛزَ کالِفَاے کَمپلیٖٹ پَنٕنۍ ڈِگری وٕنکیٚس چھُس ماسٹٲرٕز خٲطرٕ پَران